اَتھ کیٚاہ چھِ وَنان یِم ٲسۍ مےٚ دِوان کَتھ کہِ ژٕ ہیٚککھ نہٕ یہِ کٔرِتھ کہینٛۍ ژٕ ہیٚککھ نہٕ کٔرِتھ کہینۍ ییٚلہِ بہٕ یہِ ڈراینگ ٲسٕس کران مےٚ آسہٕ یِم کَتھہٕ پیٚوان یاد بہٕ ٲسٕس دَپان نہ بہٕ کیازِ ہیٚکہٕ نہٕ کٔرِتھ مطلب مےٚ منٛز چھا کیٚنٛہہ کٔمی میانٮ۪ن اَتھن منٛز میٲنِس آرٹس منٛز چھا کیٚنٛہہ کٔمی میٲنۍ ڈراینگ کَرنَس منٛز چھےٚ کانٛہہ کٔمی اَگر مےٚ غلط چھُ گژھان دۄیمہِ پھیٚرِ چھُم سیٚود گژھان یا ترٛیمہِ پھیٚرِ بہٕ چھَس وَنان زِ مطلب مےٚ گوٚو توٗتاہ مُشکِل سفر پیٚو مےٚ یہِ ڈراینگ ہیٚچھنس منٛز کرُن حدٕ کھوتہٕ زیادٕ یِم ہسا مےٚ پَنٕنۍ ٲسۍ حتا کہِ

ٲسٕس پَکان زِ یوٚتَن تامَتھ مےٚ ہیٚوچھ ایٹ لاسٹ تِمن دوٚپ مےٚ دوٚپمَکھ وُچھِو بہٕ چھَسا اکھ پٔرفیٚکٹ آرٹِسٹ کِنہٕ نَہ یوٚتَن تامَتھ سۄ مےٚ پَنٕنۍ ڈراینگ بَنٲو